کووِڈ نایِنٹیٖن ییٚلہِ اوس اوٚوَرآل سُچویشنَس ٲس واریاہ خراب البتہ أسۍ چھِ بسان گامَس منٛز تہٕ سٲنِس گامَس منٛز ٲسۍ نہٕ زیادٕ پیشَنٛٹ کینٛہہ یِم اؠفیکٹڈ ٲسۍ کووِڈ نایِنٹیٖن سۭتۍ تَمہِ موٗجوٗب ٲسۍ اَسۍ اورٕ یورٕ ہؠکَان پھیٖرِتھ البتہ یِم نِیَرباے اَیٚرِیَاز چھِ اَسہِ تِمَن منٛز ٲسۍ واریاہ پیشَنٛٹ تہٕ یِمو سۭتۍ واریاہ زیادٕ دِکَت گٔیے اوٚوَرآل اگر أسۍ کَتھ کَرو کووِڈ ناینٹیٖنٕچ تہٕ سُچویشَن ٲس واریاہ زیادٕ خراب البتہ اگر أسۍ وٕچھو اَسہِ کٕم کٕم میجٲرٕس نی پَتہٕ ییٚمہِ سۭتۍ اَسہِ پَنُن پان تہٕ پَنٕنۍ فیملی سیف ہیٚچھ کٔرِتھ سُہ اوس یِہے أسۍ ٲسۍ تھاوان پَان وٕنۍ دوٗری ٲسۍ تھاوان پانہٕ ؤنۍ تہٕ اگر کُنہِ تہِ چھ أسۍ کانٛہہ کُنہِ تہِ کامہِ گژھَو تورٕ واپس یِتھ أسۍ ٲسۍ اَتھٕ پٲٹھۍ ترٛاوَان صابنہِ سۭتۍ یا اگر کٲنٛسہِ سۭتۍ تہِ ہینٛڈ شَیک تہِ کَرٕ ہاو تمہِ پتہٕ تہِ ٲسۍ پؠوان اَتھٕ پٲٹھۍ راوُن بیٚیہِ ٲسۍ کرَان ماسٕک یوٗز اَمہِ علاوٕ ٲسۍ أسۍ کرَان سَیٛنِٹایِزَر یوٗز دۄہس منٛز دۄیہِ ترٛیٚیہِ لٹہِ تہٕ یِہوے یِمے میجٲرٕس تُلۍ اَسہِ پانہٕ تہِ تہٕ بیٚیہِ یُس پَنُن سٲنۍ فیملی ٲس تِم تہِ کَرنٕے أسۍ یِمے چیٖز تاکہِ أسۍ ہؠکہٕ ہاو اَمہِ یُس کووِڈ ناینٹیٖنَس امہِ نِش دوٗر روٗزِتھ البتہ اگر أسۍ کَتھ کَرو پنٛنہِ گامٕچ ییٚتہِ ٲسۍ نہٕ زیادٕ پیشَنٛٹ کینٛہہ تہٕ لٕکھ ٲسۍ تھوڑا بہت اورٕ یورٕ ہؠکان پھِیٖرِتھ تھورِتھ باقٕے اگر أسۍ سِٹی ہٕنٛز کتھ کرو تَتہِ اوس سُچوَیشَن واریاہ زیادٕ خراب تہٕ لُکھ ٲسۍ نہٕ ہؠکان اورٕ اور پھِرِتھ تہِ کینٛہہ ییٚتہِ ٲسۍ سٲنِس گامَس منٛز ییٚتہِ ٲسۍ دُکانٛدَار دُکان تہِ یَلہٕ ترٛاوَان کُنہِ کُنہِ ساتہٕ تِکیازِ کیس ٲسۍ نہٕ زیادٕ کینٛہہ بیٚیہِ اوس نہٕ أسۍ ٲسِکھ تھٲے مٕتۍ یۄس روڈ چھِ تِم ٲسۍ آمٕتۍ کٕلوُز کَرنہٕ تہٕ اورٕ کؠن گاڑٮ۪ن ٲسۍ نہٕ دِوان یور انٛدَر اَژنہٕ گامَس منٛز تِمن دۄہَن کینٛہہ تہٕ اس لیے اوس سُہ سون گام یُس اوس یہِ اوس سَیف ییٚتہِ ٲسۍ پیشنٛٹہٕ زٕ ترٛےٚ ٹوٹَل گامَس منٛز ییٚلہِ زَن گامٕچ آبٲدی نِیَر اباوُٹ ترٛےٚ ساس علاوٕ چھِ ترٛےٚ ساس چُولہٕ علاوٕ چھُ تہٕ اَمہِ موٗجوٗب ہؠکو أسۍ ؤنِتھ سون گام اوس سَیف باقٕے ٲسۍ یِمے میجٲرٕس یہِ اَتھٕ پؠٹھ راوُن ٹایمَس پؠٹھ دۄہَس دۄیہِ ژورِ لَٹہِ اَتھ پؠٹھ راوٕنۍ وِد سوپ تہٕ بیٚیہِ سَینِٹایِزر یوٗز کَرُن رَیگِیوٗلَرلِی بیٚیہِ ماسٕک تھاوٕنۍ پانَس تہِ پننہِ فیملی تہِ تہٕ بیٚیہِ یۄس سُہ أسۍ وَنان ڈِسٹَنٕس تھاوٕنۍ زٕ گَز دوٗرِی ٲسۍ تھاوان پانہٕ ؤنۍ أسۍ یا کُنہِ تہِ جایہِ گژھَو کٲم کَرٕ ہاو کانٛہہ تہِ کار بار باغَس منٛز گژھِ ہے اِنسان تورٕ واپَس یِتھ ٲسۍ اَتھ پؠٹھراوان یِمٕے ٲسۍ مَیجٲرٕس یِم أسۍ نِی تھینکِیوٗ